میٛانہِ حسابہِ اگر بہٕ وٕچھِ پَنٕنۍ زِندٕگی وٕنیٚک تام یہِ مےٚ ہیوٚچھ وٕنیُک تام سُہ چھُ ہرکانٛہہ اِنسان یا کانٛہہ تہِ اِنسان ٲسِن سُہ گوٚژھ ہمیشہ نَرم دِل روزُن ہرکٲنٛسِہ سۭتۍ گوٚژھ سُہ اَصٕل پٲٹھۍ سلوٗک کَرُن پَنٛنِس پانَس گوٚژھ نہٕ سُہ بوٚڈ سَمجھُن باقیَن ہِنٛدۍ کھۄتہٕ بوٚڈ سَمجھُن تِکیازِ مےٚ چھِ واریاہ تِم اِنسان وٕچھمٕتۍ یِم واریاہ زیادٕ اَصٕل ٲسۍ مگر وقت یِنہٕ پَتہٕ تِمَن ہِنٛز زِندٕگی یہ باقٕے چیٖز سۄ آیہِ واریاہ بوٚن تہٕ اَکہِ ساتہٕ ٲسۍ تِم واریاہ اَصٕل آسان مگر آز اگرَے أسۍ وٕچھو تِم تہِ چھِ واریاہ کَمزور یا باقٕے چیٖز اگر تہِ وُچھو أسۍ سماجَس منٛز تَمہِ لحاظہٕ پَزِ وٕنکٮ۪س اَسہِ ہرکٲنٛسِہ اِنسانَس لُکَن سۭتۍ اَصۭل پٲٹھۍ پَکُن بیٚیہِ خاص کر پَنٛنِس یُس مول موج چھُ تِہُنٛد فرمابردار یا تِہٕنٛز کَتھ گژھِ مانٕنۍ تِکیازِ تِم چھِ ہمیشہ صحیح آسان